مےٚ اوس کوٚرمُت آرڈَر یِم کھٮ۪نٕکۍ چیٖز واریاہ مےٚ اوس کوٚرمُت مَموز بٔرگَر تہٕ پیٖزا آرڈَر لیکِن مےٚ ٲسۍ نہٕ کَرٕنۍ مَموز آرڈَر کِہیٖنۍ تِنہٕ مےٚ چھِنہٕ تِم آرڈَر کیٚنہہ مطلب مےٚ چھِنہٕ سُہ پسنٛد کِہیٖنۍ تِنہٕ سُہ گوٚو مےٚ غلطی سان آرڈَر مَموز وٕنۍ چھَس بہٕ یَژھان تِم واپَس کَرُن وۄنۍ کرے مےٚ کَرے مےٚ کال یِمَن تُہۍ کٔرِو سا یہِ رِموٗ مےٚ یہِ تُہۍ کٔرِو یہِ آیٹَم اَمہِ منٛز رِموٗ آرڈرٕ منٛز أتی کَرٕ بہٕ ہَمٕے خٲلی گژھِ مےٚ بٔرگَر تہٕ پیٖزا واتُن پیٖزا لارٕج سایِز بٔرگَر تہِ گژھن زٕ آسٕنۍ مگر تُہۍ کٔرِو سُہ پٕلیٖز یہِ موموز یہِ کٮ۪نسَل مےٚ چھِنہٕ یہِ ضوٚرَتھ کیٚنہہ تہٕ یہِ گوٚو مےٚ اِسٹیکلی آرڈَر أسۍ ٲسۍ بِہِتھ ییٚلہِ مےٚ یہِ کوٚر نا آرڈَر پیٖزا تہٕ مَموز تَتَس اوس یہِ یہِ پیٖزا تہٕ بٔرگَر تَتَس اوس مَموز تہِ کھٔسِتھ ییٚلہِ مےٚ تَتھ پٮ۪ٹھ گوٚو اچانَک کِلِک مےٚ ہیوٚک مےٚ لوٚگ نہٕ پتہٕ تَتھ کَپٲرۍ گوٚو اچانَک کِلِک سُہ روٗد نہٕ مےٚ پانَس تام کِہیٖنۍ بِضٲتی اوس مےٚ لۄکُٹ کہ پِتُر بوے بِہِتھ یَتَس سۭتۍ تٔمۍ دِژ مےٚ تھپھ فونَس تہٕ تَتھ لوٚگ اچانَک تَتھ پٮ۪ٹھ کِلِک سُہ سُہ گوٚو تٔتھۍ تَتھ گوٚو تَتھ تَتھ گوٚو سُہ تہِ آرڈَر بیٚیہِ ٲسۍ نہٕ مےٚ پونٛسہٕ تِنہٕ تیٖتیٛاہ کِہیٖنۍ تہِ بہٕ کَرٕہہ سُہ آرڈَر وۄنۍ اوس نہٕ مےٚ پسنٛد کِہیٖنۍ وۄنۍ کَرٕ ہہ بہٕ آرڈَر گَرِکۍ کھےٚ ہَن مگر مےٚ ٲسۍ نہٕ پونٛسہٕ کِہیٖنۍ تِنہٕ اگر بہٕ گَرِکٮ۪ن منٛگ یِم مارَن یِم چھِنہٕ ہُتھ کَنہِ تِنہٕ دِوان نٮ۪برِم چیٖز کھٮ۪نہٕ کیٚنہہ یِم چھِ وَنان گَری کھٮ۪مہو وۄنۍ چھَس بہٕ دَپان وۄنۍ چھَسو بہٕ تۄہہِ گُزٲرِش کران تُہۍ کریُو ییٚمۍ یُس مےٚ آرڈَر اوس کوٚرمُت تُہۍ کٔریُو اَمہِ منٛز رِموٗ یہِ مَموز یہِ گو روزِ تُہٕنٛز مہربٲنی اگر مےٚ گَرِکٮ۪ن لٔج نَتہٕ پتہ مےٚ ژھٕنَن گَرِ کٔڑِتھ مےٚ مارَن گَرِ دَپَن ژےٚ کیٛازِ کوٚرمُت چھی آرڈَر گَرِکۍ چھِ آلرٔڈی تویتہِ کران بیزتی یِمَن چیٖزَن پٮ۪ٹھ دَپان یِم چیٖز گژھن نہٕ کھیٚنۍ کِہیٖنۍ وۄنۍ روزِ تُہٕنٛز یہِ مہربٲنی بٔڑ بٔڑ مہربٲنی اگر تُہۍ یہِ آرڈَر اَسہِ کٮ۪نسَل کٔرِو